ہیٚلو اسلام علیکُم آ ٹھیٖک پٲٹھۍ چھُو حظ آ ٹھیٖک پٲٹھۍ

سر بہٕ أسۍ چھِ سر شُپین پیٹھ چھِ سر اسہِ کَریٚو اِنجیٖنِیر صٲبَس فون سر آ سر اسہِ اوس یہِ کَمپٕلیٚکٕس اَکھ بَناوُن مین شُپینَس منٛزٕے سر مین مارکیٹٕے مٲنۍتَو تُہۍ مین مارکیٹٕے چھُ بَناوُن اسہِ یہِ کَمپٕلیکٕس حظ جَگَہ حظ چھُ گُتُل جگہ حظ چھُ گُتُل حظ سُکیر بِلڈِنٛگ تہِ ہیٚکہِ بٔنِتھ اَتھ منٛز تہٕ یوٗ شیپ بِلڈِنٛگ تہِ ہیٚکہِ بٕنِتھ اگر تُہۍ باسہِ تہٕ ایل شیپ بِلڈِنٛگ تہِ ہیٚکہِ یقدم بٔنِتھ بَٹ تَتھ چھُ مَسلہٕ برٛونٛٹھ یہِ تَتھ چھُ بُتھِ روڈ تھوڑا کٕلوٚز زیادٕ پَہنتھ حظ تہٕ روڈَس چھُ خاص خَیال تھاوُن تہِ کیٛاز کہِ روڈ ہیٚکہِ بٔڈِتھ تہِ منٛزٕ تَمیُک چھُ خاص خَیال تھاوُن سُہ چھُ مَسلہٕ آ آ سَر بِلکُل فرٛنٹ سایِڈ چھُ روڈَس کُن کَرُن سر بہٕ اوسُس تۄہہِ یہِ وَنان کہِ اگر تُہی ؤنِو کیٛاہ ایٚسٹِمیٹ کیٛاہ کوٗتاہ کاسٹ لَگیٚس ایٚسٹِمیٹس منٛز کیٛاہ مِٹیٖرِیَل کوٗتاہ کیٛاہ دٔلیٖل لگیٚس سُہ اوس مےٚ تَمہِ موٗجوٗب کَرے مےٚ تۄہہِ کال کہِ کوٗتاہ ایٚسٹِمیٹ کوٗتاہ لگیٚس لَگ بگ ٹھیٖک چھُ سَر مٹیٖریل کیٛاہ کیٛاہ مَطلب سر تلہٕ بَناوہونا کَنٛکِریٖٹٕے کِنہٕ یہِ ڈرٕے کھارہون آرچیس پیٚٹھٕے کھارہون کَنٛکِرٛیٖٹٕے کھارہونا سر سَر ڈیٚپٕتھ کوٗتاہ دِمہوس بۅن ٹھیٖک سر سر تھوڑا چھُ زٔمیٖنَس حظ اتہِ چھُ تھوڑا سرٛیٚہہ نیرن زٔمیٖنَس تَل نا کھۄرِ سایِڈٕ بس سر سرٛیٚہہ نیران سُہ چھُ تَتھ اِشوٗ تھوڑا ڈیٚمب ہیٛوٗ تَپٲرۍ تَتھ تَتہِ چھُ اِشوٗ کیٚنٛہہ تام آب نیران اَکہِ سایِڈٕ اگر تُہۍ ٹھیٖک حظ چھُ سر ٹھیٖک سر ٹھیٖک ٹھیٖک سر فاینَل ؤنۍتَو وۅنۍ کیٛاہ گََژھس وۅنۍ تھوڑا رۄپیہِ چھَنہٕ زیادٕ تہِ کِہیٖنٛۍ کیٛاہ کَرو سورُے کار وۄزمَس پیٚٹھٕے کیٛاہ کرو ٹھیٖک ٹھیٖک سَر سر چلو سَر ٹھیٖک چھُ تیٚلہِ سر تُہۍ ہیٚکِوا کٲم کٔرِتھ کَنٹرٛیٚکٹَس پیٚٹھ چلو سر ٹھیٖک چھُ حظ سَمکھو جَلدی ٹھیٖک چھا چلو